وُہ وُہ ساس وُہ زٕ لَچھ ژَتجی ساس ژور لَچھ پَنژہ ساس ژور ہَتھ نَمنَمَت نَو لَچھ شیٹھ ساس پٕنژٕ